شےٚ لَچھ اَکوُہ ساس ژور لَچھ زٕ ساس اَکھ لَچھ ترٛےٚ ساس باہ لَچھ ژور ساس اَکھ لَچھ نَو ساس